مطلب اَگر أسۍ آزٕ ہَر کانہہ بَچہِ وٕچھ ووکھ مطلب چاہے چاہے تٔمِس ایج آسہِ سِکِس ٹُو سِکِس یٲرٕس یا تھری یٲرٕس ٹوٗ یٲرٕس مطلب ہَر کانہہ چاہے آز لۄکٹُے بَچہِ کۄنہٕ آسہِ یُتھُے سُہ زیوان چھُ بیٚکہِ اَندٕ چھ تٔمِس موبَایِل دِوان رایمٕز ہوٗ یہِ یُتھُے تٔمِس پَتہٕ یُس سُہ برٛونٛہہ برٛونٛہہ چھُ گَژھان تٔمِس چھُ عادَت گَژھان مطلب موبایِلُک عادَت زیادٕ گَژھان اِسلِیے یِتھُے پَتہٕ سُہ مطلب چاہے پتہٕ سُہ سکوٗل چھُ یا تٔمۍ سٕنز أچھِ ؤچھِ چھےٚ گَژھان ڈیمیج ٲں مَیو مَیوپِیا چھِ گَژھان تَمہِ سۭتۍ ہایپَرمٮ۪ٹروپِیا چھِ اَڑٮ۪ن گَژھان تَمہِ سۭتۍ اتھے چھُنہٕ یِوان کٲنسہِ پَتہٕ پرابلِم چھِ گَژھان أچھن تکیازِ کمہِ سۭتۍ ییٚمہِ وِزِ أسۍ ایکسٮ۪سو یوٗز کَرو موبایلُک تِکیازِ آز چھِنہٕ مطلب برٛونٛہہ کالہِ اَگر أسۍ وٕچھو کہِ کِڈٕس ٲسۍ آسان تِم ٲسۍ یہِ ٲں پَتہٕ یِتھُے تِمَن گیمٕز ٹایِم اوس آسان تِم ٲسۍ جال بیٹ گِندان یا سَزٕ وَزٕ ٲسۍ آسان مطلب کھو کھو ٲسۍ گِندان واریاہ زیادٕ گیمہٕ آسہٕ تہٕ تِم ٲسۍ گِندان تِم گراونڈس مَنٛز کٲنسہِ محلَس مَنٛز آسہِ ہا گراوُنڈ تٔتھۍ مَنٛز ٲسۍ گِندان بیٹ بال ٲسۍ گِندان مگر أسۍ اَگرے أسۍ اَزٕکۍ ٹُونٹیتھ سینچُری چھِ آزٕ اگر أسۍ آزٕکۍ بَچہٕ ؤچھ ووکھ آز چھنہٕ موبایِل تَلہٕ نٮ۪برٕے نیران آز چھِ مٲلی مٲجی کَران پَتہٕ بَچَن زارٕ پارٕ ہے تُہۍ گِندۍ تُہۍ نیٖرتو نٮ۪بَر تِکیازِ آز چھنہٕ اَصل پٲٹھۍ مطلب تِتھ کٔنۍ چھِنہٕ آز بَچہِ نیران نٮ۪بَر کِہیٖنۍ تِکیازِ تِم چھِ آسان موبایِلَسٕے پٮ۪ٹھ گیمٕز گِندان یا یِتھٕ کَنۍ تِم واریاہ زیادٕ یوٗز کَران موبایِلُک یِتھٕ کَنۍ تِمَن پَتہٕ أچھَن چھِ یہِ أچھَن چھےٚ گَژھان پرابلِم اِسلیے چھِ بہٕ چھس کَران گُزٲرِش کہِ ہَر کٲنسہِ مطلب یُس تہِ بَچہِ آسہِ چاہے تٔمِس گَژھنہٕ لۄکچارے پٮ۪ٹھٕ فون دیُن کِہیٖنۍ نہٕ تٔمِس تٔمِس گَژھَن پھِزِکَل ایکٹِوِٹیٖز کَرناونہِ کھو کھو گِندُن مطلب واریاہ زیادٕ ماحول تھاوُن مطلب نٮ۪برٕمِس ماحولَس سۭتۍ تھاوُن عادَت موبایلَس سۭتۍ نہٕ زیادٕ تھاوُن عادَت کِہیٖنۍ یِتھٕ کَنۍ پَتہٕ تٔمِس پتہٕ بٔڑِتھ گَژھَن واریاہ پرابلِم ہیلَتھ ہیلَتھ اِشوٗوز گَژھان واریاہ زیادٕ